سٲنِس گامَس منٛز یُس ڈرٛینیج سِسٹَم چھُ یہِ چھُنہٕ تیوٗتاہ اَصٕل کِہیٖنۍ تہِ ییٚتہِ چھِ واریاہ پھکھ آسان پَتہٕ یِوان یِمو ڈرٛینو منٛز تہٕ یہِ چھُنہٕ واریاہ اصٕل کینٛہہ ییٚتہِ چھُنہٕ تیوٗتاہ مطلب سَنان یِمَن کینٛہہ سَرپَنج پنٛج یِم چھِ پانسٕے اَنان کٲم مگر ییٚتہِ یِم چھِنہٕ یِمَن کُن سَنان کینٛہہ تہِ بہٕ چھَس یَژھان کہِ ییٚتہِ گوٚژھ گَژھُن ڈرٛینیج سِسٹَم سانہِ گامُک واریاہ اصٕل بہٕ چھَس وۄنۍ یژھان کہِ یہِ کَرہو أسۍ تھوڑا اِمپرٛوٗ کیٛازِکہِ یہِٚ گژھُن اصٕل سون اٮ۪نوارمینٹ گوٚژھ روزُن ٹھیٖک ییٚلہِ اینوارمٮٹ روزِ ٹھیٖکھ اَمہِ سۭتۍ بَچو أسۍ بٮ۪ماریو وٮ۪ماریو نِش اَمہِ سۭتۍ گژھو أسۍ بیمار وٮ۪مار کہیٖنۍ تہِ بہٕ چھَس وۄنۍ دَپان بہٕ کَرٕ أپیٖل وۄنۍ پنٛنہِ گامکٮ۪ن لُکَن کہِ مطلب أسۍ سۄمبراو وۄنۍ پونٛسہٕ یِتھے کٔنۍ کہِ أسۍ مطلب ہُراوو أسۍ کَرو یہِ تھوڑا اِمپرٛوٗ یہِ ڈرٛیننیج سِسٹَم سانہِ گامُکَن کیٛازِکہِ سون گام بَچہِ امہِ سۭتۍ بٮ۪مارِ وٮ۪مارِ چھِ مَچھِ وچھِ وتھَن کَم تہٕ پَنُن اینوارمٮ۪نٛٹ تھاوَو صاف أسۍ تَمہِ سۭتۍ بَچو أسۍ تہِ بہٕ چھَس وۄنۍ یی یَژھان کہِ بہٕ کہ بہٕ کِتھ کٔنۍ کَرٕ وۄنۍ مِٹِنِٛگ بہٕ کِتھ کٔنۍ بُلاوَکھ وۄنۍ بہٕ چھَس دَپان وۄنۍ مطلب أسۍ کَرو وۄنۍ کٲم یَتھ سۄ یہِ بَٹوارِ دۄہ تھاوٕ بہٕ یِتھ کٔنۍ کَرٕ بہٕ اعلان وَنناوٕ بہٕ ییٚمِس بہٕ دَپَس یِتھ کٲٹھۍ کَر ییٚتہِ مسجد پٮ۪ٹھ اعلان دَپُکھ ییٚتٮ۪ن مِلو سٲری سَمکھو ییٚتٮ۪ن زَنان تہِ مٔہنی تہِ أسۍ کَرو ییٚتٮ۪ن ییٚمِس یوٗتاہ ہُبہِ ہُب آسہِ سُہ تیوٗتاہ دِہِ کہِ أسۍ کَرو ییٚتہِ سانہِ گامُک ڈرٛینیج سِسٹَم کَرو أسۍ واریاہ اصٕل کیٛازِکہِ اَمہِ سۭتۍ بچو أسۍ تہِ اَمہِ سۭتۍ بچن باقٕے تہِ اَمہِ سۭتۍ ییٚلہِ بیٚیہِ گامُک نَفر یور سُہ دپہ آہ یِمَن کٛیٛاہ گام چھُ بَنو یِمَن کیٛاہ ڈرٛینیج سِسٹَم چھُ سُہ تہِ گژھِ پہ پنٛنِس گامَس مَنٛز کَر پَتہٕ یِہوٚے فالو یہِ اَسہِ چھُ کوٚرمُت سُے کَرِ پَتہٕ پنٛنہِ گامَس مَنٛز تہِ کَرِ سُہ پَتہٕ یِتھ پٲٹھۍ چھُ مطلب عزت ہُران نہ کہِ یہِ چھُ گَھٹان یہِ چھُ واریاہ اصٕل سٹیپَن بہٕ چھَس بہٕ یی دَپان یی کَرو أسۍ اہن حظ آ